وعلیکُم سلام کٔم حظ چھِو جِناب اَچھا اَچھا اَچھا اَچھا ٹھیٖک حظ چھُ تۄہہِ کیٛاہ اوسوٕ تَتھ کَرُن کیٛاہ چھُو تۄہہِ بَناوُن اَچھا اَچھا ٹھیٖک تۄہہِ کۭژاہ پارک چھَو سۄ بٔڈ ویسے اچھا ٹھیٖک گوٚو بوٚڈ باغ چھُو تۄہہِ بَناوُن ٹھیٖک ٹھیٖک اَہَن حظ اَہَن حظ اَچھا تۄہہِ چھُو نہٕ اَمہِ برٛونٛٹھ تَتھ درٛمُن وَمُن لوٚگمُت کِہیٖنٛۍ نہٕ اَچھا تَتھ چھُ درٛمُن تہِ لَگاوُن ٹھیٖک اَچھا تَتھ چھُو نہٕ تۄہہِ کٕہیٖنٛۍ کُلُے لوٚگمُت وۅنۍ کِنہٕ ہُم چھِس أنۍمٕتۍ یِم تِم أنٛدۍ أنٛدۍ چھِس لگان یِم اَیور گرٛیٖن تِم چھِناہ اَز نٔوۍ درٛامٕتۍ تِم لۄکٕٹی لۄکٕٹی ٹھیٖک اَدٕ تۄہہِ کٔم کٔم کُلۍ چھِو تَتھ منٛز لَگاوٕنۍ اَچھا اَچھا ٹھیٖک یُس حظ نِشاط باغ یِمن پارکَن منٛز چھِ آسان تِمن یِمن کٔڈِتھ سروٕ کُلٮ۪ن بَنٲوِتھ تِم کیٚنٛہہ نہَ حظ چھُنہٕ میٛٲنۍ کٲم حظ چھِ یی کَرٕنۍ مَگر تۄہہِ تہِ چھُو پَتہٕ خَیال تھاوُن اَتھ چھُ پَتہٕ واتُن اَصٕل پٲٹھۍ کیٛازِ أسۍ ما چھِ ہٮ۪کان پَتہٕ کَنٹِنیٛوٗ یِتھ تۄہہِ چھُو پَتہٕ کھاد واد پَنٕنہِ حِسابہٕ أسۍ أسۍ سَمجھاوو تۄہہِ پوشہٕ کُلٮ۪ن منٛز چھِ واریاہ قٕسٕم یِوان تہٕ اَتھ منٛز چھُ وَنٛدٕ پوش تہِ آسان آ آ ٲش کٔرِتھ حظ کیٚنٛہہ نہَ حظ چھُنہٕ یہِ چھُ سَہل مَسلہٕ تہٕ وۅں گوٚو مےٚ چھُ تھوڑا آوریر أکِس دۅن دۄہَن تہٕ تۄہہِ پٮ۪وٕ پیٛارُن اَہَن حظ آ مَگر یُس تُہۍ یُس تُہۍ وَنان چھِو یِم نَقشہٕ وَقشہٕ کَرٕنۍ اَتھ لَگہِ تھوڑا ٹایم تہٕ مگر بیٚیہِ گژھٮ۪و یہِ کاسٹٕلی یہِ گژھِ واریاہ کاسٹٕلی اَتھ لَگن رۄپیہِ واریاہ کیٛازِ یُس تُہۍ اَز چھ نِہالہِ آمژٕ واریاہ زَبرداست تِم چھِ دۅن ترٛٮ۪ن ؤرۍین پٮ۪ٹھٕے تہِ روزان تہٕ سُہ چھُ مَگر اکھ اکھ کُلۍ ژور ژور ہَتھ رۄپیہِ گَژھان اَگرٕے تُہۍ ہٮ۪کِو ایفٲرڈ کٔرِتھ تہٕ مےٚ چھےٚ نہٕ کانٛہہ پرٛابلِم سُہ چھُ ژور ہَتھ رۄپیہِ کُل گژھان تۄہہِ چھُو ییٖژاہ بٔڈ پارَک تَتھ کھسٮ۪و بِل تَمی حِسابہٕ مےٚ حظ چھُنہٕ پانہٕ گرِ نیران کِہیٖنٛۍ نہٕ بہٕ تہِ چھُس کٲنٛسہِ ہٮ۪وان مٔلی تہٕ بہٕ چھُس گَژھان یِمنٕے نَرسٔرین منٛز چھُناہ آسان بیٚیہِ چھِناہ یِم باغہٕ وٲلۍ أسۍ چھِ پانہٕ وٲنۍ آسان ییٚمہِ کِنۍ نِشاط باغ کِنۍ چھِ یا کَشمیٖر یونیورسٹی منٛز چھِِ باغہٕ وٲلۍ واغہٕ وٲلۍ یِمن چھُ أسۍ چھِ أکۍسٕے جایہِ بَنومُت اَکھ نرسٔری تٔتی کران اَسہِ چھُ پانہٕ یِوان اَتھ چھِ لَگان واریاہ محنت اَتھ چھُ یِوان اَتھ چھِ یِوان نِہٲلی مٔلۍ یہِ پانہٕ چھُ اَسہِ بیٛولُے یِوان اَسہِ واریاہ درٛۅگ اَتھ بہٕ حظ دِمہٕ ٲش کٔرِتھ اَتھ آسنَو تۄہہِ سروٕ کُلۍ تہِ آسنو تۄہہِ رُوٕنۍ اَتھ اَتھ چھُ یہِ چھِ رۄپین ہٕنٛز کَتھ یُس یوٗتاہ رۄپے رۅپے لاگہِ تٔمِس بَنہِ تیٖژاہ خوٗبصوٗرت پارک ہاں اَتھ لَگہِ تھوڑا ٹایم کیٛازِکہِ یِتھُے أسۍ اَتھ درٛمُن لَگاوَو اَتھ چھُ خیال آب واب چھُس چھکُن اَصٕل پٲٹھۍ یُتھ سُہ پھہلہِ اَصٕل بیٚیہِ چھُ تَتھ کَچھ وَچھ کیٛازِ باغہٕ وٲلۍ سٕنٛدۍ کھۄتہٕ چھُ پَتہٕ گرِ کِس تہِ پٮ۪وان خیال تھاوُن باغہٕ وول ما یِیہِ اَتھ بار بار اَتھ چھُ آسان سُہ کَچھ وَچھ کَڈُن سٍتی سٍتی تہٕ بیٚیہِ تِم بیڈ ویڈ بَناوٕنۍ اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے تہٕ بہٕ یِمہٕ ٲش کٔرِتھ بہٕ حظ اَنہو تیٚلہِ سٍتی ٹھیٖک حظ اَدٕ کیاہ اَدٕ کیاہ اَدٕ حظ بِہِو تیٚلہِ خۅدا اَدٕ حظ بِہِو خدایَس حَوالہٕ